ڈانٕس چھُ ضٔروٗری سانہِ کوٚمنِٹی منٛز ڈانسو وَرٲے چھِنہٕ یہِ چھُ اَکھ کَلچَر اَگرَے أسۍ وٕچھان چھِ وَنوُن چھِ أسۍ کَران نَچُن چھِ أسۍ کَران یِم چھِ اَکھ کَلچَر یِم أسۍ گٮ۪وان چھِ یعنے کہِ یِمَن أسۍ چھِ اٮ۪نجاے کَران تہٕ یہِ چھُ روٗلَر یعنے کہِ گامُک یُس اٮ۪ چھِ گامٕکۍ چھِ ڈانٕس وانٕس کَران اَصٕل پٲٹھۍ اِنجاے چھِ کَران یِم چیٖز

یِم چیٖز چھِ امۍ موٗجوٗد سُہ چھُ روزان ایٚمۍ سۭتۍ پنٛنِس کَلچَرَس سۭتۍ اَگر تُہۍ وٕچھان چھُو خانٛدَر اَگر آسان چھِ زَنۍ چھِ دۄیو سایڈو بہوان پانٛژھ پانٛژھ ژور ژور تہٕ پَتہٕ چھِ گٮ۪وان پانہٕ ؤنۍ ہُرۍ چھِ وَنان سُہ تہِ چھِ یعنی کہِ کَلچَرَس منٛز یِوان روٗلَر کَلچَر کِس منٛز تہٕ پیٖپٕل چھِ اِنجاے کَران ایٚمۍ وَرٲے چھِ باسان سون یُس یہِ خانٛدَر وانٛدَر چھِ یہِ چھِ اِنکَمپٕلیٖٹ تہٕ مَزٕ چھِ کَران اٮ۪نجوے چھِ کَران اَگر نہٕ یِم چیٖز تہِ آسَن تہٕ خانٛدَر باسہِ بور تہٕ لُکھ کَرن نہٕ اٮ۪نجوے کِہیٖنۍ تہٕ تَوَے چھِ یِم ضٔروٗری یہِ خانٛدَر وانٛدَر تہٕ امۍ موٗجوٗب چھُ گژھان کٲم مَزٕ چھِ یِوان تہٕ ہَرٕ کانٛہہ چھِ پَتہٕ روزان کَنٮ۪کٹٕڈ پانہٕ ؤنۍ تہٕ اٮ۪نجوے چھِ کَران سٲری تہٕ امۍ سۭتۍ چھِ باسان یِہوے نَہ ٹھیٖک چھِ اَصٕل چھِ تہٕ اٮ۪نجویی چھِ کَران مَزَے چھُ یَوان لُکھ چھِ تُلان لُطُف خانٛدرَس پٮ۪ٹھٕ جوٚ ڈانٕس کٔرۍ کٔرۍ